یِم گیمٕز چھِ تِم چھِ لایِک فِزِکَل ایٚکٹِوِٹیٖز یۄس یِم کَران چھِ تِم چھِ سٲنۍ سِٹرٛنٛگٕتھ چھِ بَڑاوان برٛین ایٚکٹِوِٹیٖز چھِ بَڑاوان بیٚیہِ چھِ اَسہِ تِم ایٚوِیَر تہِ کَران یا ویٖڈیو گیمٕز چھِ تِم چھِ مٮ۪نٹٔلی یِم آسان یِم مٮ۪نٹٔلی ڈِس آڑَر آسان یِمَن ڈِپرٛٮ۪شَن آسہِ اٮ۪نزایٹی آسہِ تِمَن خٲطرٕ چھِ واریاہ اَصٕل تِکیٛازِکہِ تِمَن چھُ سُہ تٔتھی سۭتۍ تھَوان مُتٲثِر تہٕ سُہ چھِ تٔہٕنٛدِ خٲطرٕ واریاہ اَصٕل